آ بِلکُل بَچپَن پٮ۪ٹھ ؤنیُک تام وٕچھ مےٚ واریاہ کیٚنہہ چینج گژھان مطلب مین چینج گومُت موبایِل فون موبایِل اکھ چھُ بَچپَنَس منٛز بَچپَنَس منٛز اوس گژھان مطلب آسان مَگر وۄنۍ چھُ اِنسان وٕچھان واریاہ موبایِل فون چینج تٔمۍ کوٚر واریاہ کہِ مےٚ چھُ یاد کہِ أسۍ ٲسۍ لۄکٹہِ مطلب کانہہ اوس گژھان کُنہِ جایہِ اَسہِ اوس نہٕ لَگان پَیی یوتَن کیاہ کَرُن تور کَر یِن آز چھُ اِنسانَس اکہِ فونہٕ سۭتۍ لگان سورُے کیٚہہ پَے دُنیِکِس کُنہِ تہِ کوٗنَس پٮ۪ٹھ آسہِ اِنسانَس پَے کَتہِ پٮ۪ٹھ کیاہ چھُ گژھان یِتھے پٲٹھۍ مٲل مطلب کہِ موبایِل فون تٔمۍ سۭتۍ گٔے میکِنگ گٔیہ بینکس آیہِ تَنہٕ پٮ۪ٹھ نٔے نٔے تہٕ لۄکٔٹہِ آسان کیازِ کہِ یُس نٔے نٔے روڈ آے نٔے نٔے اٮ۪گرِکَلچرَس منٛز مطلب یِم چیٖز گے اِوالو کہِ نٔے نٔے چیٖز کِتھ پٲٹھۍ ہٮ۪کَو مطلب اَمبٔرۍ وَمبٔرۍ کٔرِتھ ہوٹیٖکَلچر ڈِپارٹمینٹ اَتھ پٮ۪ٹھ مطلب سُہ گوٚو ڈیولَپڈ سٔکوٗل بَدلے واریاہ زیادٕ سٔکوٗلَن منٛز آیہِ ڈیولَپمینٹ یِتھے پٲٹھۍ سٔپوٹسَس منٛز گِندنَس سٔکوٗلَس منٛز اَتھ منٛز تہِ آیہِ ڈِپارٹمینٹ مطلب واریاہ جینجز یِم مطلب واریاہ کیٚنہہ وٕچھ ؤنیُک تام کہِ نوٚو نوٚو گوو چینج ییٚمہِ ساتہٕ اِنسان سُند ۄتھُن بِہُن اِنسان سُند سُہ مطلب ریہَن سیہَن سورُے گوو تَنہٕ پٮ۪ٹھ چینج مطلب لاسٹہٕ دَہو وُہو ؤریو پٮ۪ٹھ